مےٚ سا اوس کوٚرمُت اکھ ڈِنر سیٚٹ آرڈر سُہ ہسا اوس واریاہ زیادٕ اَصٕل اَمہِ برۄنٛہہ ہسا کوٚر مےٚ اکھ ڈِنر سیٚٹ آرڈر سُہ ہسا اوس واریاہ زیادٕ بَکواس تہٕ فٔضوٗل یُس ہسا یہِ ڈِنر سیٚٹ اوس یہِ ہسا اوس واریاہ اَصٕل واریاہ خوٗبصوٗرَت اَتھ ہسا أسۍ ڈِزایِن کٔرِتھ واریاہ اَصٕل اَمِچ یۄس نَقٲشی ٲسۍ سۄ سا ٲسۍ پانَس کُن کِھنٛچاوان یہِ ڈِنر سیٚٹ حظ آو مےٚ واریاہ زیادٕ خۄش یہِ چُھ واریاہ خوٗبصوٗرَت واریاہ واریاہ نہ واریاہ زیادٕ خوٗبصوٗرَت یہِ ڈِنر سیٚٹ